ہٮ۪لو اَسَلام وعلیکُم مےٚ چھُ ناو جَزان بہٕ چھُس روزان کۄلگامہِ اہن حظ سَر ییٚتہِ چھِ پانٛژھ ٲٹھ ہَس ہَسپَتال ہٮ۪لٕتھ سٮ۪نٛٹَر چھِ زٕ ژور ییٚتہِ چھِ ڈاکٹر واکٹر اَصٕل ہَسپَتالَن منٛز ساروی کھۄتہٕ بوٚڈ ہَسپَتال چھُ اَتہِ چھِ ڈاکٹر فیٖس تہِ چھِ واریاہ کَم اَتہِ واریاہ زیادٕ کَم چھِ اَتہِ کیٛازِ اور چھِ ہِر کانٛہہ پیشَنٹ واتان اوٗرۍ دَپان ییٚتہِ چھُ واریاہ اَصٕل علاج گژھان ہَر کانٛہہ چھِ ییٚتہِ اٮ۪وٮ۪لیبٕل کانٛہہ چیٖز چھِ اٮ۪وٮ۪لیبٕل ییٚتہِ سورُے چیٖز چھِ یہِ دٔستِیاب ہَر کانٛہہ فٮ۪سَلٹی چھِ اَسہِ دٔستِیاب مان ژٕ دَوا چھُ ہَر کانٛہہ دوا چھُ اَتہِ دٔستِیاب مان ژٕ گُلکوز تہِ چھِ اٮ۪وٮ۪لیبٕل ہَر کانٛہہ چیٖز چھِ اٮ۪وٮ۪لیبٕل اَتہِ میٚڈِسَن ہَر کانٛہہ میٚڈِسَن چھِ اٮ۪وٮ۪لیبٕل اَتہِ ہَر کانٛہہ پیشَنٹَس چھِ اوٗرۍ واتناوان بُزَرٕگ آسہِ چاہے کانٛہہ آسہِ یا موج بیٚنہِ آسہِ تِم تہِ چھِ واتان اوٗرۍ تِم چھِ واتان اوٗرۍ علاج کَرنہِ اَتہِ چھِ بٮ۪ڈ وٮ۪ڈ تہِ اَصٕل پٲٹھۍ سورُے سِسٹَم چھِ اَتہِ باضٲبطہٕ پٲٹھۍ رٕتۍ پٲٹھۍ اَگر ژوٗر اَتہِ سی سی کیمرا لٔگِتھ سُے ہاے پانَے کرے نفرَن أکۍ ژوٗر تہٕ سُہ روٚٹُکھ سُہ کوٚرُکھ سی سی ٹی وی فوٹیجَس منٛز چَک اوٚنُکھ اوٚنُکھ تَتی کھَڑِتھ